گُر چھُ پنٕنِس گر سَوارَسوس واریاہ اِشارو سۭتۍ سمجاوان ییٚمہِ سۭتۍ کیٚنٛہہ گُرس تکلیف چھُ آسان یا کانٛہہ پریشٲنی یا کانٛہہ غم چھُ آسان تَمہِ ساتہٕ چھُ گُر واریاہو طٔریٖقو آواز کران بیٚیہِ واریاہو طٔریٖقو بٕتھِس پَنٕنۍ شکٕلۍ بَناوان ییٚمہِ سۭتۍ گُر سَوارس آسٲنی سان سَمٕج چھُ تران گُر چھُ تکلیفس منٛز یا گُر چھُ پَریٖشٲنی منٛز یا گُرِس چھُ کانٛہہ مُشکلات یِتھ پٲٹھۍ اَگر گُر درٕد ییٚمہِ ساتہٕ گُرِس تَکلیٖف چھُ آسان تَمہِ ساتہٕ چھُ سُہ پَنٕنۍ آواز زیٖٹھ نِوان بیٚیہِ تھوٚد پَنٕنۍ وۄٹھ تُلان ییٚمہِ ساتہٕ گُر کُنُے زوٚن چھُ آسان تَمہِ ساتہٕ تہِ چھُ سُہ پَتھر بیٚہتھ ڈُلگٔنٛڈۍ دِوان تَمہِ سۭتۍ تہِ چھُ گُر ساوارَس سَمٕج تَران گُر چھُ پَریشان ییٚمہِ ساتہٕ تکلیٖف چھُس آسان تَمہِ ساتہٕ ییٚلہِ سُہ تھوٚد وۄٹھ تہٕ بیٚیہِ زیٖٹھ آواز پَنٕنۍ کران تَمہِ ساتہٕ تہِ چھُ گُر ساوارس سَمٕج تران گُرس چھُ کانٛہہ نتہٕ کانٛہہ تِکلیٖف واریاہو طٔریٖقو چھُ گُر پَنٕننِس گُر سوارَس ہاوان کہِ مےٚ چھا کانٛہہ پَریشٲنی مےٚ چھا کانٛہہ دُکھ مےٚ چھا کانٛہہ دَرٕد اَمے سۭتۍ چھُ گُر سوار گُرٮ۪ن گُر سُنٛد تَکلیٖف تہٕ پَریشٲنی تہٕ غم پریٚزناوان